وعلیکُم اسلام روحی چھِو حظ

ہے بہٕ یہِ ییٚکے چھُس لوکیشن یۄس تۄہہ سیٚنڈ کٔرٕو یُس تۄہہِ ایٚڈرَس دِتوُ بہٕ ووتُس تٔتھۍ لوکیشنہِ پٮ۪ٹھ تُہۍ کَتہِ چھِو بِلکُل بہٕ چھُس بہٕ چھُس برابر یُس تۄہہِ مےٚ ایٚڈرس سیٚنڈ چھُو کوٚرمُت بہٕ آوُس یَپٲرۍ بۄنہٕ گام کِن بہٕ چھُس وٕنکیٚن ییٚتہِ نَسے پیاران آ ییٚتیٚن یہِ میٚڈکَل شاپ چھُ یہِ فارمیسی چھِ ارشاد فارمیسی یا کِنہ کیٛاہ تۄہی یُہے تۄہی یُہے ایٚڈرس دِتوُ تۄہہِ چھُنا برابر پاے أس کَتہِ چھِ بسان اَسہِ کوٛت چھُ واتُن تۄہہِ کوروٕ غلط اَسہِ میٚیہِ ژور کِلومیٖٹر ژٔٹۍ گۄڑٕ ؤنوٕ اکھ لوکیشن ووتُس توٚتن وۄنۍ ؤنوٕ بیاکھ وۄنۍ چھِو ییٚتیٚتھ ییٚتیٚتھ تہِ چھِو نہٕ کِہنۍ اے یہِ چُھنہٕ ہاوان لوکیشن چھُنہ مےٚ ہاوان کیٚنٛہہ تُہۍ ؤنِو مےٚ سِیود مےٚ کوٚت تَھس چھُ یُن

کُوکُن کۄس مسجِد کۄس مسجِد

اے نٮ۪بر پَہم نیٖرِو روڑس پٮ۪ٹھ تُہی چھِو مےٚ ونان گلی منٛز

کیٚنٛہہ چھُنہ ٹھیٖک چھُ تُہی کٔرِو وۄنۍ مہربٲنی نہ یِیو تُہی روڑس پٮ۪ٹھ جلدی لِیٹ گوٚو نا واللہ نَژنووس تۄہہِ بہٕ دہ کِلومیٖٹر دوپمو دہ کِلومیٖٹر نوژُس تُہی کیاہ چھِو کَران یوٗتاہ چھا زینُن ییٖتِس مےٚ تیٖل دۄد اے بیٚہہ سا بہٕ ہسا ووتُس ژےٚ أنِتھ مےٚ خۄشکیٚتھ بیٚہہ سا